ہیٚلو اَسَلامَ علیکُم تُہۍ چھِوٕ مُشرف صٲب پی ایچ اِی ڈپارمٮ۪نٛٹ پٮ۪ٹھ اَسہِ حظ ٲسۍ ییٚتہِ پٮ۪ٹھ آبہٕ بِل بَرٕنۍ یہِ کِتھٕ پٲٹھۍ چھِ یِوان برنہٕ اَتھ چھا اَتھ چھا کنٛزوٗمر آے ڈی کَرٕنۍ ایڈ یہِ کیٚمہِ تھرٛوٗ ہٮ۪کو أسۍ بٔرِتھ چَلو ٹھیٖک اَتھ ہٮ۪کوا جے اینڈ کے بینٛک پٮ۪ٹھ ہٮ۪کوا بٔرِتھ یہِ یہِ ؤنۍتو مےٚ اَسہِ واٹر یہِ واٹر شَڈوٗل کیٛاہ چھِ اَسہِ کٔژ بَجہِ چھُ آب یِوان کۭتِس کالس کمٕے

اَکھ مِنٹ یہِ ؤنۍتو یہِ ؤنۍتَو مےٚ أسۍ کِتھٕ کٔنۍ أسۍ کِتھٕ کٔنۍ کَرو واٹر یوٗزیج کیٛاہ چھُ اَسہِ مطلب کِتھٕ کٔنۍ کَرو أسۍ یوٗز واٹر اَچھا تیٚلہِ اَہَن حظ ٹھیٖک چھُ بیٚیہِ ؤنۍتو مےٚ یہِ تُہۍ اَتھ کیٛاہ وَنان أسۍ ہٮ۪کوا یِم بیٚیہِ کُنہِ بینٛکہٕ پٮ۪ٹھ ہٮ۪کوا یہِ بٔرِتھ أسۍ بِل مےٚ ؤنۍتَو یہِ واٹر بِل کٲژاہ چھِ اَسہِ منتھٕلی یِوان چَلو یہِ کِنہٕ یہِ چھُ یِوان آب یوٗتاہ یوٗز کَرو تیٖتِس پٮ۪ٹھ چلو ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ سا تُلِو بِہو خۄدایس حَوال مےٚ گوٚو ژیر مےٚ چھُ نٮ۪مازِ گَژھُن